آز ییٚتہِ چلان چھِ سِیاسَت یِتھ کٔنۍ بی جے پی چھ پی ڈۍ پی چھ ایٚن سۍ چھُ کانگرِس چھُ نیشنل کانفرنٕس چھ عام آدمی پارٹی چھ یتھٕے کٔٹھۍ آزمودی حکوٗمت چھِ مودیَن کٔر یتھ کٔنۍ پُلٹِکلس منٛز أمۍ کوٚر یہِ ایکٹ لاگوٗ لاگوٗ دوٚپُن گاسہٕ چرٲے کٔڑِو سٲرٕے نٮ۪بر یُس سرکارٕکۍ لینڈ چھ سُہ ترٲیِو سٲرٕے ییلہٕ بیٚیہِ یِتھ کٔنۍ آز گوٚو کٔشیٖر منٛز چھنہٕ اسہِ آز حکوٗمت کیٛنٚہہ ییٚتہِ چھِ اسہِ چَلن گورنَر راج خٲر أسۍ چھِنہٕ ہیکان کیٛنٚہہ کٔرتھ مان ژٕ اگر أسۍ چھِنہٕ شام پتھ کُن نٮ۪بر نیران کینٛہہ اسہِ چھ خطرٕ لگان آز تمہِ موُجوٗب چھِ ییٚتہِ پُلٹِکل چلان پُلٹِکل چھِ ییٚتہِ چلَان پننٮ۪ن پننٮ۪ن علاقن یِم چھنہٕ غریٖبَن سنان زیادٕ کیٛنٚہہ یم چھِ امیٖرَن کُن زیادٕ دِوَان دِیان غریٖب چھ یُس غریٖب چھُ آسان تٔمِس چھنہٕ یم زیادٕ سنان زیادٕ کیٛنٚہہ کٲشِر پٲٹھۍ اگر کانہہ مان ژٕ کٲنسہِ چھِ آسان کانہہ پرابلِم پتہٕ چھِ تِم گژھان کٲنسہِ منسٹرس منسٹر چھُکھ ونان ہے بہٕ ہیکہٕ نہٕ یہِ کٔرتھ کیٛنٚہہ تہٕ تم چھِ ہیکان پتہٕ مٔرِتھ جیل گژھِتھ کیٛنٚہہ تہِ گژھِتھ اگر بٔڑِس مہنوِس کٲنسہِ چھ آسان کیٛنٚہہ تم چھِ گژھان منسٹَرن منسٹَر چھِ منسٹر چھِ ونان آ چلو ٹھیٖک چھ ؤلیو بہٕ یِمہٕ سۭتۍ کران چھِ تتہِ تم پنٕنۍ پنٕنۍ کتھ تہِ ییٖتس کالَس بٔڑین بہنوین چھِ یم ہیلپ کران غریٖبس چھنہٕ زیادٕ ہیلپ کران کیٛنٚہہ توٕے یتھ کنہِ آز مےٚ ہُو بی جے پی ین کوٚر یتھ کٔنۍ یتھ کٔنۍ آز روٗل چھُ آرمی آسان اَردہ ؤری یمو کوٚر بِی جے پی حکوٗمتس منٛز آو آز اگنی ویٖر ژورَن ؤریَن ہِندۍ خٲطرٕ تٔتھۍ چھِ أسۍ مٕتۍ تِتِھٕے پٲٹھۍ کوٚر یِمو نوٚو نوٚو ایکٹ لاگوٗ یتھ کٔنۍ چھِ کِسان کِسان چھِ یم واریاہ واریاہ وَنان بیٚیہِ چھِ یم پُلٹِکلس منٛز ونن پُلٹِکل نوٕز یُس أسۍ نِوزِ منٛز ییٚلہِ بوزن چھ